گۄڈنیُٚک فخٕر کوٚر مےٚ ییٚلہِ بہٕ دٔہمہِ درٛاوُس پاس اَکی چانسَس منٛز درٛاوُس پاس تہٕ کوٚر مےٚ تَمہِ دۄہ واریاہ فخٕر پانَس پٮ۪ٹھ دٔے پَتہٕ ییٚلہٕ کھۄتُس کھۄتُس کٕلاس کٕلاس ہیوٚر پَتہٕ کوٚرُم بٔہمہِ پاس بٔہمہِ پاس ییٚلہِ مےٚ کوٚر ییٚلہِ بہٕ گۄڈنِکی چانٕسہٕ درٛاوُس تَتھ تہِ پاس نمبر ٲسِم ساڑ ژور ہَتھ نمبر ٲسِم تَتھ پٮ۪ٹھ اوس مےٚ واریاہ فخٕر زِ مےٚ أنۍ ساڑ ژور ہَتھ نمبر دٔہمہِ بٔہمہِ منٛز پَتہٕ کٔر مےٚ کٲم پَتہٕ ییٚلہِ بہٕ پَران پَران اوسُس پَتہٕ کٔر مےٚ گریجویشَن تَمہِ دۄہ تہِ کٔر مےٚ فخٕر ییٚلہِ مےٚ گریجویشَن مَکلٲو کٔرِتھ تَمہِ دۄہ تہِ کٔر مےٚ فخٕر پانَس پٮ۪ٹھ گَرِکۍ تہِ گٔیے واریاہ خۄش دوٚپُکھ ژےٚ پوٚرُتھ اَصل بیٚیہِ گٔیے کٲم کہ پَتہٕ چھُس بہٕ بَران پَتہٕ بوٚر مےٚ ییٚلہِ مےٚ فارم بوٚر پَتہٕ جاب خٲطرٕ بوٚرُم فارم نوکری خٲطرٕ پَتہٕ کٔر مےٚ کٲم تہٕ پَتہٕ ییٚلہِ مےٚ سُہ تَتھ ییٚلہِ مےٚ اٮ۪کزام اوس سُہ اٮ۪کزام ییٚلہِ مےٚ پَتہٕ پاس کوٚر پَتہٕ کٔر مےٚ کٲم سُہ اِمتحان ییٚلہِ مےٚ پاس کوٚر پَتہٕ کوٚر مےٚ کٲم ییٚلہِ مےٚ سُہ اَکی چانسہٕ پاس کوٚر گَرِکۍ گٔیے واریاہ خۄش تِمو کوٚر مےٚ پٮ۪ٹھ فخٕر فی فخٕر کوٚر تِمو مےٚ پٮ۪ٹھ دوٚپُکھ ژٕ گوٚژُھکھ نیٚچوٗ آسُن مگر ژےٚ کوٚرُتھ سورُے کوٚرُتھ ژےٚ ٹھیٖک پٲٹھۍ ژٕ درٛاوُکھ اَتھ اٮ۪کزامَس تہِ پاس پَتہٕ ییٚلہِ مےٚ مطلب ییٚلہِ پَتہٕ واریاہ ٹایم گوٚو پَتہٕ آے مےٚ آرڈَر آو تَمہِ دۄہ گوٚو واریاہ گٔیے کَرِکۍ واریاہ خۄش دوٚپُکھ ژےٚ آیہ پٔزۍ پٲٹھۍ آرڈَر ژٕ گوٚکھا پاس تَمہِ دۄہ ییٚلہِ مےٚ سُہ نوکری آے تَمہِ دۄہ گوس بہٕ واریاہ خۄش پانَس پٮ۪ٹھ کوٚر مےٚ واریاہ فخٕر مےٚ دوٚپ پٔزۍ پٲٹھۍ درٛاوسا بہٕ پاس اَتھ اٮ۪کزامَس بیٚیہِ آو مےٚ پٔزۍ پٲٹھۍ آرڈَر میٲنۍ گَرِکۍ تہِ گٔیے واریاہ خۄش غریٖبی ژٔج ہرکینٛہہ ژوٚل ٹٮ۪نشَن اوس سُہ تہِ ژوٚل